یُس کۄکَرناگ سایڈَس چھِ آسان تَتہِ چھِ أسۍ وٕچھان واریاہ زمیٖن لینٛڈ مارٕک چھِ أسۍ تَتہِ واریاہ وٕچھان بہارَس چھِ وٕچھان أسۍ گورمٮ۪نٛٹَس انڈَر گورمٮ۪نٛٹَس انڈَر چھِ اَسہِ تھٲومٕژ تَتھ چھِنہٕ مان ژٕ فِزا تَپٲرۍ بٔنِتھ تَتھ چھِ رُتُے رُتُے آسان بنٲیِتھ لینٛڈ مارٕک یَپٲرۍ تَتھ آسان چھِ تَپٲرۍ چھِ کۄکَر ناگ پارکہِ منٛز ٲسۍ پَتہٕ تَتھ آژٲنی تَتھ چھِ ہُمہِ سایڈٕ جنگُل ہیوٗ جَنگلہٕ تَپٲرۍ چھِ پارکہِ لَرِ وَسان تہٕ ناڑ اَکھ یَتھ أسۍ وَنان چھِ گرٛاڈ پکان چھِ تَپٲرۍ أسۍ وٕچھان چھِ أسۍ واریاہ واریاہ روڈٕس کِتھ کٔنۍ چھِ مور نہِ سنٛبولمُت لینٛڈ مارٕک کوٗتاہ چھِ یِمَن گورمٮ۪نٛٹَس پَنُن کوٗتاہ چھِ یِمَن کھَجر تَتھ تھاوُن کَمہِ آیہِ چھِ پَکُن یِمَن تَتھ تیٖتۍ بیٚیہِ چھِ أسۍ اَتھ پَکَن ییٚلہِ أسۍ واتان چھِ کۄکَر ناگ سایڈَس اَننت ناگ ڈِسٹِکَس منٛز ییٚلہِ پَنٛنِس چھِ نژان وٕچھان چھِ أسۍ لینٛڈ مارٕک کوٗتاہ چھِ یِمَن یَپٲرۍ بیٚیہِ چھِ یہِ کۄکَرناگ ویلی چھِ اَصۭل خوشبوٗ دار ویلی تَتہِ چھِ ماحول تہِ ٹھیٖک تَتِکۍ اِنسان تہِ چھِ ٹھیٖک آسان چھِ أسۍ تِمَے تِمَے تَپٲرۍ وٕچھان پَکان چھِ آسان تَتھ ایرِیاہَس منٛز بیٚیہِ چھِ أسۍ تَمہِ ایریِہِکۍ گٔمٕتۍ واریاہ لَٹہِ چھِ أسۍ تور گژھان کۄکَر ناگ چھِ أسۍ کُنہِ تہِ ٹایمہٕ ہٮ۪کان گٔژھِتھ بیٚیہِ ییٚلہِ أسۍ تور چھِ واتان پہلگام کُن تیٚلہِ أسۍ کھَسان چھِ تور تہِ چھِ کۭژ لینٛڈ مارٕک کۭژاہ زمیٖن چھِ تور تہِ تَمہِ حسابہٕ چھِ أسۍ برٛونٛٹھ پَکان